وَعلیکُم سَلام کیٛاہ سا ٹھیٖک پٲٹھۍ ٹھیٖک اَصٕل پٲٹھۍ آ ٹھیٖک اَصٕل پٲٹھۍ گَرٕ بار ٹھیٖک زَبَردَس شُکُر خۅدایَس کُن آ دُکان چُھ نوٚو کَمٕے ٹایِم اَے تُہۍ کٔرِو حُکم کوٗتاہ گَژھِ ٹھیٖک لَگ بَگ گَژھنو تۅہہِ شیٖتھ ترٛامہِ نا

ٹھیٖک یہِ چھُ سورُے یہِ چھُ لٲگِتھ تتہِ دُکانَس پیٚٹھ تتی بنہِ صحی سورُے یہِ کیٚنٛہہ چھُنہٕ مَسلے تُہۍ ؤنۍزیٚو تُہۍ کٔرۍزیٚو فون تُہی دِیِو آرڈرٕے یوت أسۍ واتناوَو ہے سُہ چھُ پَتہٕ لۅکُٹ مَسلہٕ سُہ کُس مَسلے چھُ اَٹیم آسہِ اوٗ کے آ تہِ چھِ آسان ویٚرایٹی چھِ پرٛتھ کُنہِ چیٖزس ییٚلہِ اِنسانن ویٚرایٹۍ آسان یہِ چھَنہٕ کتھٕے اَمہِ پرٛوڈکٹٕچ

سورُے آسہِ بِہِو تُہۍ تُہۍ مٔہ ہیٚیِو ٹینشَن ویٚنشَن تُہی ؤنِو ٹھیٖک کانٛہہ مَسلہٕ چھُنہٕ تہٕ ییٚمہِ ساتہٕ خۅش گَژھِو تَمہِ ساتہٕ کانٛہہ مَسلہٕ چھُنہٕ تۅہہِ وُنہِ چھُو ٹایِم توتانۍ تۅہہِ ییٚمہِ ساتہٕ باسیٚو پَتہٕ تُہی ییٖزیٚو تہٕ نیٖزیٚو پَتہٕ سورُے سامان پَتہٕ چھُ پۅنٛسَن ہُنٛد سَہل ٹھیٖک چھُ کانٛہہ مَسلہٕ کانٛہہ مَسلہٕ چھُنہٕ کانٛہہ مَسلہٕ چھُنہٕ

سورُے تھاوَو زَبَردَس پٲٹھۍ تُہۍ وُچھِو پانہٕ تہِ سورُے یہِ تہِ چھُ لٲگِتھ یِم تُلن یِم پانے خۅدایَس حَوال چایہِ کَپ چیٚیِو گۅڈٕ چیٚیِو وۅنۍ چایہِ کَپ اَکھ انٕناوَو بِہِو سا ہے وۅنۍ تُہۍ کَتہِ چھِو دۅہے دۅہے یِوانٕے اَچھا نیٖرِو خۅدایَس حَوال